بہٕ حظ چھُس پرٛؠتھ کانٛہہ آلموسٹ پرٛؠتھ کانٛہہ ایپ یوٗز کران یِم ایپَن چھِ واریاہ اہمیت یِم ایپ چھِ واریاہ روزمَرا زندگی منٛز ضروٗرت لگان جیسے کہِ بہٕ چھُس اِنسٹاگرٛام یوٗز کران ییٚلہِ مےٚ سُپیر ٹایم چھُ مِلان بہٕ چھُس پَنُن پَنٕنۍ باڈی یا پَنُن ماینٛڈ چھُ امہِ سۭتۍ رِلیکٕس گژھان بہٕ چھُس ریٖلہٕ وٕچھان اَتھ پؠٹھ زیادٕ بہٕ چھُس یِم ریٖلہٕ وٕچھَان پَننؠن دوستَن سۭتۍ تہِ چھُس یِم ریٖلہٕ شیر کَرَان یِم اَصٕل ریٖلہٕ آسن یِم چھُس پَنٕنؠن دوستَن سۭتۍ شِیر کَران یا فیس بُک چھُ اَتھ پؠٹھ چھِ ڈے ٹُو ڈے لایِف ووٚٹ اِز گویِنٛگ آوُٹ سایڈ وٲلڈٕ یہِ چھا یہِ چھُ اَسہِ فِکرِ تران نِوزٕ چھِ مِلان نِوٕز چھِ مِلان ایٹ اِٹٕس أرلِیسٹہٕ بیٚیہِ چھِ وَٹزاپ یوٗز کَرَان پَنٕنؠن یارَن دوستَن سۭتۍ چیٹ کَرنَس یا کانٛہہ تہِ ڈاکمؠنٛٹ سؠنٛڈ کَرنَس پَنٕنؠن یارَن دوستَن یا سنیپ چیٹ چھُ أکیاہ آیہِ تَمِچ نوٹفکیشَن تہِ سنیپ چیٹ اَمہِ پؠٹھ تہِ چھِ سنیپ پانہٕ ؤنۍ سؠنٛڈ کَرَان یا ڈاک سکینَر چھُ امہِ پؠٹھ چھِ أسۍ ڈاکمینٹ بَناوان پَتہٕ پَننؠن یارَن دوستَن سؠنٛڈ کَران یکیاہ تۄہہِ وَنہو بہٕ اکھ اؠگزامپٕل اَمہِ ڈاک سکینرٕچ مےٚ ٲسۍ أکِس یارَس نوٹٕس سؠنٛڈ کَرٕنۍ نوٹٕس ٲسۍ مےٚ نِش ہاڈ کاپی وۄنۍ سافٹ کاپی بَناونَس منٛز پیٚو مےٚ ڈاک ڈاک سِکینرُک ضروٗرت تَتھ پؠٹھ بنو مےٚ پی ڈی ایف تہٕ مےٚ کوٚر پننِس فرٛؠنٛڈَس سؠنٛڈ یا ای میل چھُ ای میل چھُ وٕنکیٚن ساروی کھۄتہٕ زیادٕ اہم امہِ پؠٹھ چھِ أسۍ پَنٕنؠن یارَن دوستَن یا کُنہِ تہِ جاے اگر میل آسہِ سوزُن أسۍ چھِ اَمہِ پؠٹھ سوزان بیٚیہِ اَمہِ باوجوٗد چھِ واریاہ ایپہٕ جیسے کہِ پَبجی چھِ پَبجی چھِ اَکھ ایپ اَکھ اَمہِ پؠٹھ تہِ چھُ اِنسان اؠنجاے کَرَان اِنسان چھُ پنٕنِس سُپیر ٹایمَس منٛز گیمہٕ گِنٛدان اَتھ پؠٹھ اَتھ پؠٹھ چھُ واریاہ مَزٕ یِوان